سانہِ یَتھ کٲشیٖرِ منٛز چھِ وارِیاہ ہاوُس بوٹ تہِ ناوٕ تہِ یا باقٕے چیٖز تہِ یَتھ منٛز وۄنۍ أسۍ یِم گاڈٕ واڈٕ چھِ رَٹان تَتھ چھِ ونان شِکٲرۍ شِکٲرۍ چھِ آسان اکھ زٲوِج ناو یَتھ زٕ ترٛےٚ نَفر چھِ واتان بس اَتھ منٛز چھِ أسۍ خٲلی رَٹان گاڈَے یاژٕ پَتہٕ تھاوان ٲتھۍ نایہِ منٛز اَتھ نایہِ منٛز چھِ أسۍ آبہٕ کترا تہِ تھاوان آبہٕ جگ کمٕے پہم ترٛاوان أتھی نایہِ منٛز تہٕ تھاوان گاڈٕ أتھۍ منٛز اَتھ منٛز چھِ زیادٕ تر آسان گاڈٕ ہٲنٛز نا یِمنٕے ناون منٛز بِہتھ تہٕ گاڈٕ رَٹان یہِ چھِ آسان ہُمو نِش وارِیاہ الگ ہُمو ناوو نِش ہُمو ہاوُس بوٹو نِش یِمن منٛز چھِ قٕسم آسان اکھ قٕسم حظ چھِ ییٚتہِ یتھ منٛز راتس تہِ ہٮ۪کو بِہتھ تتھ چھِ آسان باضٲبتہٕ طور پٲٹھۍ تَتھ منٛز چھُ کھٮ۪ن چٮ۪ن تہِ آسان بیٛاکھ گوٚو ہاوُس بوٹ یُس أسۍ سٲل وٲر چھِ اورٕ یور کَرناوان بیٛاکھ ناو ناو تہِ گٔے یُس أسۍ سٲر اَکہِ جایہِ پٮ۪ٹھ بیکِس جایہِ چھِ پکناوان مگر ناو تہٕ ہاوُس بوٹ اَتھ منٛز چھِ وارِیاہ فرق ہُتھ چھِ سِٹیٚرنٛگ یہِ چھِ پٮ۪وان اتھٕ سۭتۍ چلاوٕنۍ یعنی زٕ کھوٗر کھورِ سۭتۍ یِوان چلاونہٕ تہٕ ہاوُس بوٹ سُہ چھُ آسان سِٹیٚرِنٛگ کار تَتھ منٛز چھِ آسان مِشیٖنٔری ٹٮ۪کنالجی پتہٕ چھِ پٮ۪وان یہِ ہاوُس بوٹ چھِ تیٖلس پٮ۪ٹھ پَکان تہٕ ہُہ چھِ پَکان تِلہٕ روٚستٕے ناو تہٕ بیٚیہِ چھِ پکان ہاوُس بوٹ نایہِ نِش تیز تہٕ ناو چھِ پکان وار وارٕے تہٕ ہاوُس بوٹ چھِ وارِیاہ لہر تُلان تہٕ ناوٕ چھِنہٕ تیٖژاہ لہرٕ تُلان ییٖژاہ ہاوُس بوٹ چھِ تُلان تیٖژٕ ناوٕ چھِنہٕ ہٮ۪کان ناو چھِنہٕ تیٖژاہ لہرٕ ہٮ۪کان تُلِتھ کِہیٖنۍ ییٖژاہ زن ہاوُس بوٹ چھِ تُلان ناو چھِ وارِیاہ الگ ناو تہٕ ہاوُس بوٹ چھِ اکھ أکِس نِش وارِیاہ الگ یہِ شِکٲرۍ چھِ وارِیاہ الگ یِمَن دوٚیو چیٖزو نِش اتھ منٛز چھِ اتھ شِکارِ منٛز خٲلی گاڈَے یاژ ہٮ۪کان رٔٹِتھ اتھ منٛز چھِ واریا گاڈٕ یِوان رٹنہٕ أڑۍ چھِ بیٚہوان ڈَلس منٛز باغ تہِ ڈَلس بٔتھِس پٮ۪ٹھ چھِ اَکہِ جایہِ پٮ۪ٹھ بیٚکِس جایہِ تہِ یا بیٚکِس جایہِ تہِ وارِیاہن جاین مخصوٗص جاین پٮ۪ٹھ چھِ اَتھ منٛز یِوان بیٚہنہٕ اَتھ شِکارِ منٛز یہِ شِکٲرۍ چھِ سانہِ خٲطرٕ وارِیاہ ضُروٗری تہٕ یِم تہِ گاڈٕ آسان رَٹان یِم تہِ گاڈٕ وٲلۍ گاڈٕ آسان رَٹان پنٕنۍ ما مطلب پنُن گَرٕ آسن تٔتھۍ پٮ۪ٹھ چَلاوان تٕمن خٲطرٕ چھِ یہِ شِکٲرۍ وارِیاہ ضُروٗری یہِ شِکٲرۍ چھِ زیادٕ تر اَسہِ یِوان لبنہٕ ییٚتہِ کیٛاہ وَنان بَڑٮ۪ن دٔریاون منٛز کیٚنٛہہ یِمن ڈَلن منٛز یا باقین جاین باقین ڈلن منٛز یا باقین ندی نالن منٛز زیادٕ تر حظ چھِ شہرسٕے منٛز یِوان لبنہٕ ییٚتہِ ہَسا یِم گاڈٕ واڈٕ رَٹان چھِ یِم بَٹھٮ۪ن وَٹھٮ۪ن نِش یا بَٹھٮ۪ن کُن یا منٛز باغ کُن أڑۍ چھِ تران منٛز باغ اَڑٮ۪ن چھُ شوق بَٹھٮ۪ن نِش اَڑٮ۪ن آسان اَکہِ جایہِ پٮ۪ٹھ شوق بیٚکِس جاے تَتٮ۪ن تہِ ہٮ۪کان تِم رٔٹِتھ أتھۍ منٛز ہٮ۪کان تِم گاڈٕ رٔتھ اکھ زٕ نفر چھِ اتھ منٛز آرام سان سَوار گَژھان بیٚیہِ تہِ چھِ یہِ لَگان مطلب باقین چیٖزن تہِ ضوٚرَتھ أڑۍ چھِ کَران اَمیُک یوٗز گاڈٕ رٹنہٕ وَرٲے اَکہِ جایہِ پٮ۪ٹھ بیٚکِس جایہِ گژھنس تہِ اگر مطلب کانٛہہ تِژھ جایا چھِ ییٚتہِ پٮ۪ٹھ آسہِ ہُتھ ہاوُس بوٹس تام یا نایہِ تام ترُن اَتہِ پٮ۪ٹھ ہٮ۪کو اتھ منٛز تہِ تٔرِتھ اتھ نایہِ شِکارِ منٛز تہِ ہٮ۪کو تٔرِتھ البتہ زیادٕ تر حظ چھُ یوٗز گَژھان یِمنٕے گاڈٕ واڈٕ رٹنس منٛز تہٕ بس بیٚیہِ چھِنہٕ یہِ مطلب زیادٕ چھِ اتھ تی یوٗزا گژھان تہٕ ہُمن ہُمو دۄیو نِش چھِ یہِ وارِیاہ الگ